وعلیکُم اسلام ٹھیٖک چھو حظ ٲں بِلکُل ؤنِو حظ

ناو کیٛاہ حظ چھُ اچھا کُس ہیٛوٗ کٕلاس چھُ تۄہہِ ٹُویلتھ رول نَمبَر کیٛاہ چھُ ایٚٹی فایِو اَکھ سیکَنٛڈ بِلکُل بِلکُل رِزَلٹ چھُس ٹھیٖک روٗدمُت پٔرفارمَنس چھِ ٹھیٖک وۄنۍ گوٚو کیٚنٛہہ سَبجَکٹ چھِ واریاہ اصٕل کیٚنٛہہ سَبجَکٹَن چھِ تھوڑا اِمپرومٮ۪نٹٕچ ضروٗرت ٹھیٖک چھا آ اِنٛگلِش چھُ تۄہہِ ٹھیٖک ساینَسَس چھِ تھوڑا اِمپرومٮ۪نٹ ضروٗرت بیٚیہِ ٹھیٖک چھا اگرے میتھا میٹٕکسَس چھِ بیٚیہِ رَژھ کھنٛڈ اِمپرومٮ۪نٹ ضرَوٗرت ویسے چھُ ٹھیٖک زیادٕ تہِ چھُنہٕ کیٚنٛہہ ٹھیٖک چھُ تَتھ چھِ اَمیُک گرٛیڈ پوایِنٛٹ چھِ تَتھ ایٚٹ یِوان ٹھیٖک چھا آ بِلکُل باقٕے چھُ سوشَل ساینَس یا پُلٹِکَل ساینَس وغیرہ یَتھ مَنٛز یِم یِوان چھُ تۄہہِ اَتھ چھِ تۄہہِ ٹھیٖک روٗدمُت اَتھ چھِ نایِن گرٛیڈ پوایِنٹٕس اَتھ چھِ ٹھیٖک روٗدمُت تہٕ بیٚیہِ چھُ اوسمُت تۄہہِ اِی ساینَس اِی ساینَس تہِ چھُ روٗدمُت ٹھیٖک بَس کھا أتھۍ چھُ سَاینَس کٔرِو تُہی بیٚیہِ تھوڑا اَتھ پیٚٹھ دیٖزیٚو تَوَجو تہٕ یہِ چھِ تھوڑا پرابلِمٕے ہِش ٹھیٖک چھا میتھامیٹِکٕسَس تہِ اَگر تۄہہِ باسیٚو اَتھ تہِ گَژھِ تھوڑا خیال کَرُن اَتھ چھِ اَتہِ چھِ اِمپرومٮ۪نٛٹ خٲطرٕ چھُ اَسہِ سٕکوپ اَتھ مَنٛز ہیٚکِو تُہی تھوڑا بیٚیہِ بہتری أنِتھ ہاں ٲں بِلکُل یِمَن کیٛازِ چھِ اَتھ کیٛازِ چھُ باسان ساینَسَس کیٛازِ چھُ گرٛیڈ آمُت کَم اَتھ چھِ شےٚ سِکِس پواینٹَو مَنٛز گرٛیڈ کیٛاہ دٔلیل

یہِ کَنٹِنیوس چھُ بیٚیہِ یِوان سکول ییٚلہِ کَنٹِنیو یِیو تیٚلہِ گَژھنہٕ کانٛہہ تہِ اِشوٗ روزِ نہٕ کِہیٖنٛۍ تہِ ٹھیٖک چھا باقٕے ییٖژھا نہٕ کوٗشِش چھِ پانہٕ کَرٕنۍ سَر تہِ پرناون تہٕ مَگر پانہٕ چھِ کوٗشِش کَرٕنۍ ویسے چھُ تۄہہِ رِزَلٹ ٹھیٖک أتھۍ مَنٛز چھُ تھوڑا اِمپرومٮ۪نٹٕچ ضرروٗت ساینَسَس میتھامیٹکٕسَس مَنٛز چھِ تھوڑا ضروٗرَت مطلب تَتھ تہِ چھُ تھوڑا تَوَجو بیٚیہِ دِیُن أتی گَژھِ ٹھیٖک ٹھیٖک چھا اووَر آل اَگر وُچھو اوور آل چھُ تۄہہِ روٗدمُت رِزَلٹہٕ ٹھیٖک اِمپرومٮ۪نٹ چھِ مےٚ چھِ باسان اصٕل پٔرفارمٮ۪نس چھِ تۄہہِ ہٲومٕژ ٹھیٖک اَمہِ کھۄتہِ تہِ اگر بہتر گَژھِ اَمہِ کھۄتہِ اصٕل اَگر تُہی ہٲوِو ٹھیٖک آ بِلکُل چلو ٹھیٖکھ وعلیکُم